پرٛژھِو کہِ مےٚ کوٗتاہ ٹایم لَگہِ کیبہِ منٛز واتنَس تُہۍ چھُو کیبہِ منٛز ؤنِو پَنٕنِس أمِس ڈرٛایوَرَس مےٚ کوٗتاہ ٹایِم حظ لَگہِ پنٛنِس مقامَس پٮ۪ٹھ واتنَس کیٛازِ کہِ اَسہِ چھےٚ بَدَل وَتھ اختِیار کَرٕنۍ یۄس زَن اَصلی وَتھ چھےٚ تَتھ چھےٚ کٲم چَلان تمہِ کِنۍ کوٗتاہ ٹایِم لَگہِ اَسہِ امہِ بَدلہِ وَتہِ کِنۍ پنٛنِس مقامَس پٮ۪ٹھ واتنَس